لوکَل ایجوکیشَن اَپورچُنِٹیٖز چھِ یِم ایویلیبٕل چھِ کُلگامَس منٛز جیسے کہِ گٔرلٕز ہایَر سیٚکَنڈری چھِ یا بایِز ہایر سیٚکَنٛڈری چھِ یا ڈی ڈی سی کُلگام چھِ تہٕ یِم یِم چھِ کینٛہہ لوکَل لٔرنِنٛگ اپَرچونِٹیٖز یِم اَسہِ ڈِسٹِرٛکَس منٛز چھِ مےٚ باسان یِم چھِ واریاہ زیادٕ اَصٕل پٲٹھۍ کَنٹِرٛبیوٗٹ کَران یَتھ ڈٮ۪ولَپمٮ۪نٛٹ تہٕ بیٚیہِ گرٛوتھ خٲطرٕ یہِ ہَسا یہِ کۄلگٲمۍ ڈِسٹِرٛکَس اَنٛدَر تہٕ یہِ ہَسا یہِ بیٚیہِ کینٛہہ تم پاپلَر کوچِنٛگ کٕلاسِز یِتھ کٲٹھۍ زَن ساے چھُ یا ساوُتھ کیش چھُ یا بیٚیہِ تہِ کانٛہہ کوچِنٛگ سٮ۪نٹَر یِتھَے پٲٹھۍ چھِ یِم اَصٕل تہٕ بیٚیہِ سُچویشَن یُس گورمٮ۪نٛٹ سکوٗلَن چھِ مےٚ باسان واریاہ زیادٕ ٹھیٖک ٹھاک چھِ گورمٮ۪نٛٹ سکوٗلَن یہِ سا یہِ سُچویشَن تَتھ منٛز چھِ شُرۍ تہِ یِوان شُرۍ تہِ چھِ اَصٕل پٲٹھۍ پَران تہٕ مِڈ ڈے میٖل تہِ چھِ اَصٕل پٲٹھۍ تِم کھٮ۪وان یا کُنہِ جایہِ چھِ اَکھ کانٛہہ بیکوٲڈ گام آسان یَتھ منٛز نہٕ مِڈ ڈے میٖل چھِ یِوان سیوٚد پٲٹھۍ واتنہٕ کینٛہہ یا فیسَلٹی چھِ تور تھوڑا بہت کَم پَہَم تہٕ مےٚ باسان اوٚوَرآل چھِ ٹھیٖک پٲٹھۍ